ہیلو اسلام علیکُم بیٚیہِ آکِب صٲب چھِوا ٹھیٖک بہٕ کھژیوُس صبٮحن کۄلگام پٮ۪ٹھ سری نگر تانۍ تۄہہِ گاڑِ مےٚ ترویو چندس اَتھٕ ییٚتہِ چھُ نہٕ بٔٹوے سُہ چھُ پیٚومُت تُہنٛزِ گاڑِ منٛز اَگر ون تُہۍ کٲم کٔرِو تۄہہ یِیو واپَس تُہۍ دِیو مےٚ سُہ بٔٹوٕ مےٚ پیوو بٔٹوٕ تُہنٛزی گاڑ منٛز بہٕ کھوٚتُس تَتٮ۪ن گاڑ ییٚتہِ ووتُھس سُہ پیوو تُہنٛزِی گاڑِ منٛز تۄہہِ چھو پَیی کہِ بہٕ چھُس مےٚ چھُ گژھُن ڈیوٚٹی گیٚٹس پٮ۪ٹھ چھِ کاڈ وُچھان اَتہِ چھِ نہٕ کاڈٕ ورٲے اَندر تہِ دِوان اَژٕنہٕ کیٚنٛہہ وۄنۍ اَگر تُہۍ کٲم کٔرِو تہۍ أنیو میون بٔٹوٕ تتھ منٛز چھُ اے ٹی ایم کاڈ تَتھ منٛز چھُ یہِ واریاہ واریاہ چیٖز تَتھ منٛز چھُ پونٛسہٕ تۄہۍ أنیو سُہ واپَس بہٕ کَر ہو تۄہہ لوکیشن واٹس ایپس پٮ۪ٹھ کہِ تۄہہ ہٮ۪کو مےٚ بٔٹوٕ واپَس

سۄ گٔیے تُہنٛز مہربٲنی